پانٛژَن کَنٛٹریزَن ہُنٛد ناو حظ چھِ اَکھ کَنٛٹری حظ چھِ افغانِستان بیاکھ کَنٛٹری حظ چھِ آسٹریلیاں بیاکھ کَنٛٹری حظ چھِ برازِل بیاکھ کَنٛٹری حظ چھِ کیٚنڈا تہٕ بیاکھ ٲسۍ حظ پوٗنٛژِم کَنٛٹری چھِ سۄ حظ چھِ چاینا